بہٕ چھَس پَران تہٕ کَران چھَس اٮ۪م سی اے مےٚ چھُ واریاہ شوق زِ بہٕ پَرٕ ہا مَگر رۄپین دَہَن ہٕنٛز تہٕ چھِ واریاہ تٔنٛگی